اَلسلام عیکُم بہٕ چھَس بَنڈپورِ روزان مےٚ چھِ واریاہ عادَت بہٕ چھَس رَنان بہٕ چھَس لۄکٕٹۍ لۄکٕٹۍ ژیٚٹۍ بَناوان ڈوٗنۍ ژیوٚٹ بَناوان ڈوٗنۍ ژیوٚٹ چھَس بہٕ ییٚلہِ بہٕ بَناوان چھَس تتھ تراو بہٕ مَژرٕوانٛگَن سۭتۍ دَگہٕ گۄڈٕ ڈوٗن پَتہٕ دَگہٕ مَژرٕوانٛگَن پَتہٕ تراوٕ تیٖلَس مَنٛز کَرَکھ ژیوٚٹ بیٚیہِ چھَس بہٕ زیادٕ چھُ مےٚ یہِ پَسَنٛد لَگان رَنُن کَرُن بیٚیہِ چھَس بہٕ گِنٛدان تہٕ بہٕ چھَس گِنٛدان کھو کھو وَس کھو کھو ٲسٕس بہٕ تمہِ دۄہہ گِنٛدان کورٮ۪ن سۭتۍ بہٕ ٲسٕس زیادٕ تیز دوران اَکی تھپۍ ٲسٕس بہٕ نِوان ژور کٔرِتھ آوُٹ بہٕ ٲسٕس اِتھ پٲٹھۍ اِتھ پٲٹھۍ ہیٚٹھ ہیٚٹھ کَران ہُمَن اوس باسان کہِ یہِ یِیہِ ییٚمہِ سایڈِ بہٕ ٲسٕس ییٚمہِ سایڈِ نِوان دور تُلِتھ تہٕ لا گِندان ٲسٕس بہٕ تتھ والی بال تہٕ ٲسٕس بہٕ گِنٛدان بیٚیہِ چھِ مےٚ یہِ لَگان پَسَنٛد بنۍیان وۄنٕنۍ بہٕ چھَس بنۍیان وۄنان بہٕ چھَس زینان تتھ پونٛسہٕ تہِ خۄدایَس کُن شُکُر بہٕ چھَس پانٛژھ ہتھ رۄپیہِ ہیٚوان یہِ موٚہنیوٗ موٚہنوِس خٲطرٕ بٔنۍیان آسہِ تَتھ چھَس بہٕ ہیٚوان پانٛژھ ہتھ رۄپیہِ وَننَس زَنہٕ ڈِزاینہ بنۍیان یُس آسہِ تتھ ہیٚوان بہٕ شےٚ ہتھ رۄپیہِ وَننَس یِیَر اَگَر تِہُندُے آسہِ بہٕ چھَس تتھ مَنٛز چھِ زٕ قسم اکھ چھُ و سُہ سَلَے داس سَلے چھِ آسان تِم چھِ آسان زٕ سٕژنہِ تِم سَلے آسان تِم چھِ آسان زٕ أکِس اکھ اَکہِ سایڈِ بیٚکِس بیاکھ بیٚکہِ سایڈٕ پَتہٕ پیٚوان وَنُن وولہَ وولہَ اکھ پَتہٕ ٲس پَتہٕ پیٚوان تراوُن بیٚکِس مَنٛز پَتہٕ پیٚوان وَنُن سُہ تہِ ٲسٕس بہٕ برونٛہہ وونان تمہِ سۭتۍ مَگَر تتھ چھُ لَگان واریاہ زیادٕ ٹایم وَننَس یُس بہٕ یہِ چھَس وَنان آز چھَس بہٕ وَنان قۄریشی سۭتۍ قۄریشی چھِ آسان تمہِ سَلاے کھۄتہٕ لۄکٹہٕ ہَنہ سُہ چھِ آسان تمہِ نِش ژھوٚٹ بیٚیہِ سُہ چھِ آسا اَکے تم چھ سہٕ تم چھِ پیٚوان اَکی سۭتۍ وَنٕنۍ اَکی سۭتۍ پیٚوان کھالُن پَن وار اکھ پَنہٕ ڈیوٗنٛگ آسا پَتہٕ آسان أکِس سۭتۍ پیٚوان سُہ وَنٕنۍ یُس سہٕ سَلے چھِ آسان پیٚوان دۄیَو سۭتۍ وَننۍ گۄڈٕ چھِ پیٚوان أکِس مَنٛز آسان سٲری وٲلۍ بَنٛد پَتہٕ تراونۍ تم یتھ مَنٛز وَنُن تراونۍ یتھ مَنٛز وَنُن اکھ تراوُن یتھ مَنٛز وَنُن اکھ تَتھ اوس مےٚ واریاہ زیادٕ ٹایم لَگان مےٚ باسیٚو کہِ مےٚ کتھ مَنٛز بَچہِ ٹایم کہِ بہٕ بَنہٕ تَتھ مَنٛز چھِ واریاہ مےٚ مےٚ چھُ سُہ واریاہ زیاد خۄش گَژھان کیاز کہِ پونٛسہٕ تہٕ چھَس زینان کیاز دِم نہٕ تَتھ سۭتۍ ٹایم کیاز گَژھیٚم نہٕ خۄش روزگار چھِ سۄ سُہ چھ واریاہ اصل بہٕ چھَس تمہِ سۭتۍ پونٛسہٕ زینان گۄڈٕ چھِ قۄریشی سۭتۍ چھُن تیوٗت ٹایم لَگان کِہیٖنۍ بہٕ چھَس وَنہٕ سُہ گۄڈٕ وَنَس گۄڈِچ پٔٹ پَتہٕ وَنہٕ دوٚیِم پٔٹ پَتہٕ یہِ دوٚیِم پٔٹ وَنہٕ پَتہٕ چہَس بہٕ واٹان تِم دۄنوے یُس ہُتہِ وا ہُہ واٹ اکھ پٔٹ تہٕ ییٚمہِ سۭتۍ پھیٚکٮ۪ن پیٚٹھ پَتہٕ چھَس بہٕ تَتھ ڈِزاین کھالان پَتہٕ چھَس تتھ نٔرۍ شیران یَپٲرۍ ڈِزاین کھالان بٕتھ کَنۍ بیٚیہِ چھَس بہٕ وَنان بیاکھ بنۍیان تتھ چھِ وَنان کوٹی بٔنۍیان تتھ چھِ آسان سُہ چھِ آسان بٕتھ کَنہِ یَلہٕ پٔتۍ کِن آسان سُہ بَنٛد بِتھ کَنہِ آسان گۄڈٕ پٔتۍ کِن ونہٕ بہٕ اکھ پٔٹ تتھ پھُل بیٚیہِ وَنَس بِتھ کَنہِ زٕ پَچہِ اکھ ییٚمہِ سایڈٕ بیاکھ ییٚمہِ سایڈٕ بَناوَس نوٚر ییٚمہِ سایڈٕ پَتہٕ چھَس بہٕ بٕتھ کَنہِ تتھ لاگا کُنہ چھَس بہٕ لاگان بَٹَن بَٹَن لاگہٕ پَتہٕ چھَس بہٕ بَناوان ییٚتَس کاج ہِکھ تِم کاج اِتھ پٲٹھۍ بَناوان چھِ سٕژ چھ بَناوان شاٹہِ شٲٹ زَن سُوِ سٕژ پَتہٕ چھِ تتھ پیٚوان بَناوٕنۍ کاج یَیٚتَس نٔرِس نِش پَتہٕ تتھ مَنٛز پیٚوان بۄٹُن تراوُن تِمے کاج چھَس بہٕ بَناوان امہِ قۄریشی سۭتۍ پَتہٕ چھَس بہٕ تَتھ منٛز تھاوان سُہ بَٹَن بیٚیہِ بَٹَن دار بنۍیان چھَس بہٕ تتھ وَنان بیاکھ یُس بٔنۍیان چھ تتھ چھَس بہٕ لاگان یِہے امہِ ییرِ سۭتی وَنان زیٖٹھ ہِش سۄ لٔنٛڈ پَتہٕ چھَس بہٕ تَتھ گۄنٛدۍ زٕ تراوان اَلوُنٛد سُہ چھ واریاہ زَبردَس لُک دِوان سُہ چھ سَجا بیٚیہِ چھَس نہٕ بہٕ اَکی ویٚرٕ سۭتۍ پن وَن یہِ بٔنۍیان وَنان کینٛہہ بہٕ چھَس زٕ وے ویرٕ ڈیٖنٛگ اِستعمال کَرا اکھ ویرٕ ڈوٗنٛگ تھاوان ییٚمہِ سایڈٕ بیاکھ ییٚمہِ سایڈٕ ژور وار کھالہٕ بہٕ اَکہِ سۭتۍ ژور وال کھالہٕ بیٚکہِ سۭتۍ زیاد اصل چھِ شوٗبان وایِٹ کَلَر یُس آسہِ نَہ سَفید کَلَر پَن تہٕ بیٚیہِ آسہِ کرہُن کرہُن تہٕ سَفید گۄڈٕ تراوٕ سَفیدٕکۍ ژور وار پَتہٕ تراوَس مَنزٕ کرہنِکۍ ژور وار پَتہٕ تراوَس بیٚیہِ ژور وار پَتہٕ پٔتۍ کِن پَتہٕ بر یُس بہٕ بروٚہِم پٔٹ وَنا چھَس تتھ تراو بہٕ گۄڈٕ ژو گۄڈٕ تراوَس زٕ وار ییٚمِکۍ کرہنِک زٕ وار سفیدٕکۍ زٕ وار کرہنِک زٕ وار زٕ سَفیدٕکۍ زٕ یُتھُے سَجان چھ ہیوٚر تامَتھ بیٚیہِ چھَس بہٕ بیاکھ ویر تہِ اَنناوان تَتھ چھِ سۄ چھِ آسان مُکیش دار سُہ چھ آسان زوتان تمہِ سۭتۍ تہِ چھ واریاہ اصل بنۍیان گَژھان یا ٲس مےٚ یہِ چھِ مےٚ اتھ مَنٛز چھِ مےٚ واریاہ زیادٕ یہِ چھ مےٚ خۄش گَژھان وَننۍ بیٚیہِ چھَس بہٕ مَس تہٕ وَنَان مٔسۍ تہٕ وَنہٕ بہٕ امہ سۭتۍ امہِ قۄریشی سۭتۍ ہُتھ ہُمہِ سۭتۍ اوس مےٚ زیادٕ ٹایم لَگان تمہِ سۭتۍ یِوان زیادٕ زویُل وَننہٕ تمہِ سۭتۍ اوس مےٚ زیاد ٹایم لَگان مَگَر یُس یہِ قۄریشی چھُم یہِ چھِ امہِ سۭتۍ چھُ واریاہ زیاد اصل پٲٹھۍ یِوان وناونہٕ بٔنۍیان